پَنٛداہ اَگستہٕ اِنڈِپٮ۪نٛڈٮ۪نٕس ڈے شَتہٕ وُہ جَنؤری رِپَبلِک ڈے کُنتٕرٛہ اَگستہٕ سٕپوٹٕس ڈے پانٛژھ جوٗن اٮ۪نوارَمٮ۪نٛٹ ڈے پانٛژھ سپٹمبَر ٹیٖچٲرٕس ڈے ژۄداہ نَومبَر چِلڈرٛنٕز ڈے